اَگر أسۍ ہِنٛدوستانُک سِیٲسی نِظام وٕچھو ییٚتہِ چھِ واریاہ سِیٲسی نِظام اَصٕل اَصٕل تہِ چھِ تہٕ خراب تہِ چھِ اَکہِ حِساب چھِ اَصل تِکیٛازِ پرٛٮ۪تھ کٲنٛسہِ اِنسانَس چھُ مِلان اَصٕل پٲٹھۍ پوٗرٕ پوٗرٕ حق خاص کر اَڑٮ۪ن چھ مِلان اَصٕل پٲٹھۍ حق اَڑٮ۪ن چھِنہٕ مِلان اَصٕل پٲٹھۍ حق کیٚنٛہہ ییٚتہِ چھےٚ واریاہ زیادٕ پُلٹِکَل پارٹیٖز یِم چھِ سیٲسی پارٹی چھےٚ ییٚتہِ چھِ عام آدمی پارٹی چھےٚ بی جے پی پارٹی چھےٚ کانٛگرٮ۪س پارٹی چھےٚ نیشنَل پارٹی چھےٚ مگر ساروے کھۄتہٕ زیادٕ پارٹی یۄس اَصٕل چھےٚ سۄ چھےٚ کانٛگرٮ۪س پارٹی تِکیٛازِ کانٛگرٮ۪س یُس چھِ یا نیشنَل پارٹی تہِ چھےٚ واریاہ زیادٕ اَصٕل تِکیٛازِ یُتھُے نیشنَلٕچ حکوٗمَت ٲس تَمہِ دۄہ مِلیو واریاہَن لُکَن وۄنۍ روزگار واریاہَن لُکَن مِلیو روزگار پٔرِتھ لیٚکھِتھ گٔے نہٕ دَربٕدَر کِہیٖنۍ مگر یَنہٕ پٮ۪ٹھ بی جے پی گورمٮ۪نٛٹ آیہِ لوٗکھ یِم چھِ تِم گٔے واریاہ زیادٕ دَربٕدَر تِمَن مِلیو نہٕ اَصٕل پٲٹھۍ کٲم کار تہِ کِہیٖنۍ یِم تہِ باغ ٲسۍ کیٚنٛہہ ٲسۍ تِمَن نہٕ باغبانَن مِلیو نہٕ اَصٕل معاوضہٕ کِہیٖنۍ یُس تِمَن معاوضہٕ گَژھِ ہے مِلُن سُہ مِلیو نہٕ تِمَن کِہیٖنۍ تہٕ یۄس سٲنۍ جمہوٗریَت چھےٚ یہِ چھَنہٕ یہِ چھےٚ اَصٕل مگر اگر پَران چھِ یہِ جمہوٗرِیَتَس مُتعلق تیٚلہِ چھےٚ یہِ واریاہ زیادٕ اَصٕل مگر یِم تہِ جمہوٗرِیَتَس منٛز یا سون یہِ بَنووُکھ ٲییٖن بَنووُکھ سُہ تہِ چھِ یِوان سٲنِس جمہوٗرِیَیتسٕے منٛز یِم تہِ ٲییٖنَس منٛز یِم تہِ قانوٗن لیٚکھِتھ چھِ یعنی کانَسٹِٹیوٗشَن یِم چھِ یُس چھِ ٲییٖنَہ ہِنٛدوستانُک تَتھ منٛز چھِ واریاہ زیادٕ قانوٗن لیٚکھِتھ سُہ اوس واریاہ زیادٕ اَصٕل مگر اَگر أسۍ تِم روٗل چھِنہٕ یِوان پھالو کَرنہٕ کِہیٖنۍ تِم روٗل چھِنہٕ یِوان تِم طٔریٖقہٕ چھِنہٕ یِوان اَپناونہٕ کِہیٖنۍ أکِس اِنسانَس چھِنہٕ پوٗرٕ حق یِوان دِنہٕ کِہیٖنۍ ییٚتیُک سِیٲسی نِظام چھِنہٕ آز ٹھیٖک کِہیٖنۍ خاص کَر پَنٛداہ خاص کَر پانٛژھ سٮ۪پٹَمبَر زٕ پانٛژھ اَگستہٕ زٕ ساس کُنہٕ وُہ پٮ۪ٹھ چھِنہٕ ییٚتیُک سَیٲسی نِظام خاص کَر اِنٛڈِہُک چھِنہٕ کِہیٖنۍ مَگر ہِنٛدوستانَس جموں کَشمیٖرُک کِہیٖنۍ یِم اِنٛڈیا چھِ ییٚتیُک پُلٹِکَل سِسٹَم چھِ اَڑٮ۪ن کَنٹِرٛیَن ہٕنٛدۍ خٲطرٕ اَصٕل اَڑٮ۪ن مُلکَن ہٕنٛدۍ خٲطرٕ اَصٕل اَڑٮ۪ن مُلکَن ہٕنٛدۍ خٲطرٕ چھِنہٕ اَصٕل کِہیٖنۍ اَگر بہٕ وَنہٕ پُلٹِکَل لیٖڈَر کُس چھِ مےٚ پَسنٛد مےٚ چھِ پُلٹِکَل لیٖڈَر یُس چھِ سُہ چھِ مےٚ پَسنٛد عمران رضا اَنصاری تِکیٛازِ سُہ چھِ واریاہ زیادٕ اَصٕل سُہ چھِ لُکَن واریاہ زیادٕ ہٮ۪لٕپ کَران تہٕ تٔمۍ دیُت خبر کۭتِہَن روزگار بیٚیہِ مےٚ چھِ بیٚیہِ سُہ پُلٹِکَل لیٖڈَر پَسنٛد یُس أکِس غریٖبَس خٲطرٕ یُس غریٖب سُنٛد یہِ آسہِ غریٖب سُنٛد ہمدرٕد آسہِ ییٚمِس غریٖبَن ہٕنٛز ہمدرٕد آسہِ سُہ پُلٹِکَل لیٖڈَر چھِ مےٚ واریاہ زیادٕ پَسنٛد بہٕ چھَس یَژھان تِتھٮ۪ن پُلٹِکَل سِیٲسی لیٖڈرَن سۭتۍ مِلُن یِمہٕ یِمَن سَماجِچ دَرٕد آسہِ ہے یِم پٔزۍ پٲٹھۍ وٕچھان آسَن کہِ أکِس سَماجَس منٛز کیٛاہ کیٛاہ حالات چھےٚ گَژھان تہٕ بہٕ چھَس یَژھان تِتھٮ۪ن پُلٹِکَل لیٖڈرَن سۭتۍ مِلُن ہِنٛدوستانُک یُس نِظام چھِ جمہوٗرِیَت نِظام سُہ چھِ اَکہِ اَکہِ طرفہٕ اَصٕل تہِ بیٚکہِ طرفہٕ چھِنہٕ اَصٕل کیٚنٛہہ اَکہِ طرفہٕ چھِ اِسلیے اَصٕل تِکیٛازِ رِشوَت خوری وارِیاہ تِم لوٗکھ یِم رِشوَت خوری ٲسۍ کَران رِشوَت ٲسۍ رَٹان تہٕ تِمَن تِم گٔے واریاہ زیادٕ بَنٛد تہِ تِہُنٛد نوکری کھیٚیَکھ تہِ مگر غریٖبَن ہُنٛد حَق تہِ چھِ یِم کھٮ۪وان یِم چھِنہٕ اَصٕل پٲٹھۍ ییٚتیُک یُس سِسٹَم چھُ جمہوٗریتی سِسٹَم چھِ یا سیٲسی نِظام چھِ سُہ چھِنہٕ اَصٕل کِہیٖنۍ تِکیٛازِ ییٚتہِ چھےٚ واریاہ زیادٕ پُلٹِکَل پارٹی یِم یِم یِمَن پَنٛنہِ فٲیدٕ تہٕ پَنٛنہِ مقصد خٲطرٕ کٲم چھِ کَران اگر اَکھ پارٹی زینان چھےٚ بیٚکِس پارٹی چھِ اَزَرؤنٮ۪ر یِوان تہٕ ییٚتیُک پُلٹِکَل یُس سِسٹَم چھِ سُہ چھِنہٕ اَصٕل کِہیٖنۍ ییٚتہِ چھےٚ واریاہ زیادٕ پارٹی ییٚتیُک یُس یہِ جمہوٗرِیَتی نِظام چھُ لٮ۪کھنہٕ کِنۍ چھِ سُہ اَصل مگر اگر وَنوس پرٛٮ۪کٹِکٔلی کٲم کَر تیٚلہِ چھِنہٕ سُہ اَصٕل کِہیٖنۍ ییٚتیُک جمہوٗرِیَتی نِظام چھِ دۄہ کھۄ دۄہ بَتر تہٕ بَتَر گَژھان تہٕ اَڑٮ۪ن کُنہِ کُنہِ سِٹیٹَس منٛز ہِنٛدوستان کہِ خاص کر ہِنٛدوستانٕچ یۄس اکھ سِٹیٹ دہلی چھےٚ یۄس کٮ۪پٹَل چھِ یَتھ نیشنَل کٮ۪پٹَل رِجَن چھِ وَنان سۄ چھےٚ واریاہ زیادٕ اَصٕل تِکیٛازِ تَتہِ چھُ واریاہ زیادٕ ڈٮ۪ولَپمٮ۪نٛٹ یُس تَتیُک چیٖف پرٛایِم مٕنِسٹَر چھِ کیجرِوال سُہ چھِ واریاہ زیادٕ اَصٕل تِکیٛازِ تٔمۍ أنۍ دہلی منٛز واریاہ زیادٕ ڈٮ۪ولَپمٮ۪نٛٹ اَگر وَنہِ کَرو أسۍ کَتھ یُس ؤزیٖرِ اعظم چھِ ہِنٛدوستانَس تٔمۍ تہِ کَرِ اَصلہِ کامہِ واریاہ زیادٕ اَصلہِ کامہِ کَرٮ۪ن تہٕ مگر خراب کامہِ تہِ کَرٮ۪ن اَجہِ اَصلہِ کامہِ کیٛاہ کَرٮ۪ن پرٛٮ۪تھ کٲنٛسہِ اِنسان یُس چھِ تِمَن دِتُن توٚملَس ٲس اَمہِ برٛونٛہہ ژوٗر گژھان مَگر یِم تہٕ آز چھَنہٕ ژوٗر گژھان کِہیٖنۍ گوٚو یہِ کٲم کٔر تٔمۍ اَصٕل تٔمۍ بَدلٲے پونٛسہٕ بَدلٲیِن تہِ یِم پونٛسہٕ بَدلاونہٕ سۭتۍ کیٛاہ گوٚو پونٛسہٕ بَدلاونہٕ سۭتۍ آیہِ لُکَن منٛز واریاہ غریٖبی گوٚو یہِ چھِ سٲنۍ یُس یہِ جمہوٗرِیَتی نِظام چھِ یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ تِکیٛازِ واریاہ زیادٕ غریٖب ٲسۍ یِمہٕ تھوڑا پَتھ تہِ گٔے تَمہِ سۭتۍ یا ییٚتہِ چھِ ییٚتیُک یُس جمہوٗرِیَتی نِظام چھِ سَیٲسی نِظام چھِ یِم چھِنہٕ اَصٕل پٲٹھۍ وٕچھان کِہیٖنۍ لُکَن ہٕنٛز ضروٗرت کیٛاہ چھےٚ مُختلِف محکہ محکَمَن ہٕنٛدۍ یِم اَفسَر چھِ آسان اگر تِم تہِ کٲنٛسہِ غریٖبَس کُن اِمداد چھِ اورٕ واتان گورمٮ۪نٛٹٕکۍ ذٔریعہِ ییٚتِکۍ بٔڑۍ بٔڑۍ اَفسَر چھِ پانَس کھٮ۪وان گورمٮ۪نٛٹ چھِنہٕ دِوان اَتھ کُن زوٚن کِہیٖنۍ اَتھ کُن تَوَجہ دِوان ییٚمِس اگر کٲنٛسہِ گورمٮ۪نٛٹ نوکری چھِ آسان ییٚمہِ سُنٛد حَق آسان چھِ تٔمِس چھِنہٕ مِلان کِہیٖنۍ بٔلکہِ اَفسر چھِ کھٮ۪وان لوٗٹان تِمَن لوٗٹان أکِس غریٖبَس کَران خَش أکِس غریٖب سُنٛد یہِ روزگار کھٮ۪وان کیٚنٛہہ یُس یہِ پُلٹِکَل نِظام چھِ ییٚتہِ سَیٲسی نِظام چھِ تِمَن پَزِ پوٗرٕ پٲٹھۍ زوٚن دیُن تہٕ پوٗرٕ پٲٹھۍ پَزٮ۪کھ وٕچھُن یہِ لُکَن کیٛاہ کیٛاہ چھےٚ ضٔروٗرت لُکَن کَمہِ کَمہِ چیٖزٕکۍ لوٗکھ کیٛاہ یِم لُکَن منٛز کیٛاہ کیٛاہ چیٖز گژھِ آسُن ییٚمہِ سۭتۍ لوٗکھ دۄہ کھۄ دۄہ أمیٖر بَنہٕ ہان ییٚتہِ چھےٚ واریاہ پُلٹِکَل پارٹی بی جے پی چھِ کانٛگرٮ۪س چھِ نیشنَل چھِ أڑۍ چھِ آزاد اُمیدوار تہِ وۄتھان مگر ساروی کھۄتہٕ بہتریٖن بہتریٖن پارٹی چھےٚ نیشنَل پارٹی نیشنَل یُتھُے نیشنَلُک دور اوس تِمو تہِ لٲگۍ واریاہ زیادٕ نوکری واریاہ واریاہَن لُکَن دیُتُکھ روزگار مُختلِف سِکیٖم کھوجَکھ یِمو سۭتۍ پرٛٮ۪تھ کٲنٛسہِ اِنسانَن ہیوٚک پَنُن روزگار کَمٲیِتھ تہٕ پرٛٮ۪تھ کانٛہہ اِنسان پَنُن پَنٕنۍ محنت کَران تہٕ اَصٕل پٲٹھۍ زینان عمران رضا اَنصاری اوس واریاہ زیادٕ اَصٕل پُلٹِکَل لیٖڈَر بیٚیہِ اوس سُہ ڈاکٹر اَصغر سامون سُہ تہِ اوس سُہ واریاہ اَصٕل پُلٹِکل لیٖڈر تِکیٛازِ تِم ٲسۍ وٕچھان سِیٲسی لیٖڈر ٲسۍ تِم تِکیٛازِ تِم ٲسۍ وٕچھان کہِ سَماجَس منٛز کَمہِ کَمہِ چیٖزٕچ چھےٚ لُکَن ضٔروٗرت تِم ٲسۍ تِمَن اَصٕل پٲٹھۍ دِوان